آ کٔلیٖنِنٛگ سۄچ بھارت ابھیان چھِ نہٕ حظ یہِ چھُ واریاہ اَصٕل حظ سِٹَیٚپ واریاہ اَصٕل سِٹیٚپ گورنمنٹ اٮ۪کچُلی اَتھ منٛز چھِ مےٚ پاٹسِپیٹ کوٚرمُت أسۍ ییٚلہِ ممبِیہِ منٛز ٲسۍ اَسِہ کوٚر بیٖچے یِم تَتہِ مٮ۪رِن ڈرٛایِو بیٖچ حظ چھِ گوہاٹی بیٖچ حظ چھِ اور تِمَن جایَن کٔرمٕژ چھِ مےٚ پاٹسِپیٹ اَتھ منٛز کٔلیٖن کٔرمٕژ ڈرٛایِو ٲس سٲنۍ حظ اور واریاہ اَصٕل تہٕ وٕ پَتہٕ اوس واریاہ حظ مطلب یہِ ضرَوٗرت اور یہِ سَرَوُنٛڈ یہِ أنٛدۍ أنٛدۍ پٔکۍ چھِ آسَن ایریا اَسِہ یہِ اَتھ اگر اِمپرٛوٗ ہیکو کٔرِتھ یِمَن جایَن چھِ أسۍ ڈٮ۪سٹٕبِن یوٗز حظ ڈٮ۪سٹٕبِن کَرَن حظ اِمپٕلانٛٹ کہ تاکہ لُکھ ہیٚکن تِم یوٗز کٔرِتھ اور وِ اَکے سٲتھ نہ حظ چھِ یہِ گژھان مطلب سورُے کَنٹرٛولَس منٛز ؤلۍ ؤلۍ ؤلۍ ؤلۍ ییٚلہِ ڈٮ۪سٹٕبِن یی تھاونہٕ اَتھس حظ یا مُلٲزِم یِن تھَونہٕ اور تَمہِ سٕتۍ یی واریاہ چینجِنٛگ حظ اِرٕد گِرٕد